اَسَلامُ علیکُم اے کامران صٲب چھُ حظ ییٚتہِ حظ سَدا بَہار ہای ڈَنسِٹی حظ چَلو حظ مےٚ حظ ٲسۍ یہِ کُلۍ حظ یِم حظ ژوٗنٛٹھۍ کُلۍ ووٗنٛٹھ ۍکُلۍ ضروٗرت تۄہہِ نِش بَنہِ ہن حظ مےٚ حظ گژھن اَکھ یِمٕے ژوٗنٛٹھۍ کُلۍ یِمٕے نِہٕلۍ ہَسا یِم چھِ مےٚ ترٛاوٕنۍ گَروالٮ۪ن بہٕ چھُس یِم کٕنان بہٕ چھُس تِمَن پٮ۪ٹھ پَنُن کٲشِرۍ پٲٹھۍ روزگار پَکناوان مےٚ گژھن یِمٕے کُ اَکھ ڈۄڑ لَچھ بیٚیہِ یِمٕے ژٕنَن کُلۍ ژوٗنٛٹھۍ کُلۍ یِم یَس وَیرایٹی حظ تۄہہِ اَتہِ چھَو مےٚ گژھِ تَمی منٛز پرٛٮ۪تھ کانٛہہ وَیرایٹی گژھِ اہن حظ کیٛاہ حظ یِمَن کیٛاہ ہُہ ریٹھاہ گژھِ مطلب اہن حظ مگر سُہ چھِ تٔمِس زیادٕ نہ حظ بوٗزِو اہن نہ حظ یہِ اِٹلی چھُنہ یہِ چھِ چَلَان آز اَصل مےٚ گژھِ نہ برونٛہہ نہ حظ سۄ ہن کَتھَے چھِ پوٚز اگر بہٕ یِم نِمہٕ مےٚ چھِنہٕ کُلۍ دہ وُہ چھِنہٕ مےٚ نِنۍ کینٛہہ مےٚ چھِ نِنۍ کُلۍ لَچھ ڈۄڑ لَچھ لگ بگ مگر اہن حظ تُہۍ چھُنہ تھوڑا ریٹ وَنان مےٚ چھِنہ بٔتھِ گَرٕوالٮ۪ن مےٚ گژھِ نہ پانَس تہِ حظ بَچُن مےٚ لَگہِ پٮ۪ٹھٕ کِراے مےٚ لَگن یِمَن مٔہنِو سارنَس اَننَس نِنَس کٕننَس لَگن دۄہ اَتھ گژھِ نہ تھوڑا کینٛہہ نہ حظ دہ وُہ ہَے وُہَے کَمٕے پَہمَتھ توتہِ رۄپیہِ دہ تٕرٛہ ژتجی اگر کٔرۍ وُس وۄنۍ مےٚ مہ چھِ نِنۍ کُلۍ دہ وُہ مےٚ چھِ ڈۄڑ لَچھ نِنۍ لگ بگ کُلۍ چَلو حظ ٹھیٖک

چَلو حظ نہ حظ تۄہہِ پانَس چھو پییی کٲشِر پٲٹھۍ یِم چھِ مےٚ برونٛٹھ سوزٕنۍ گَرٕوالٮ۪ن تِم تٕمَن گژھِ اَڑٮ۪ن وۄزُم اَڑٮ۪ن کیاتھانۍ اگر نہٕ ؤتھ تیٚلہِ حظ ہۄکھن یِم أتی یِم حظ چھِ کٲشِر پٲٹھۍ نہ حظ مےٚ حظ ووٚن خۄدا رٔچھِنۍ تُہۍ کَرِو کٔرٕے سا کَتھ مگر بہٕ چھُس دَپان خۄدانخواستہٕ مےٚ زَننہٕ ؤتھۍ ہۄکھن نہ مےٚ گژھن نہ پونٛسہٕ زایہِ حظ اَتھ چھِنہ پَنُن تہِ بَچاوُن تہٕ بہٕ تہِ اہن حظ سا کَتھ چھِ اہن حظ یِمَو کُلیو ورٲے بنہِ نہٕ بہہ ترکھا کُل مطلب یِم اصٕلۍ آسن وُہٕرۍ دۄیہِ وُہٕرۍ تِمَن گژھِ پَگہہ نہ خُدانخواستہٕ شِکایَت یِنۍ ہے اَسہِ ہَسا ہیوٚت اِٹلی کُلۍ اَتھ ہَسا درٛاے کٲشِر پٲٹھۍ ڈیلشَش ژوٗنٛٹھۍ سا گژھِ نہٕ شِکایَت یِنۍ کینٛہہ اہن حظ وۄنۍ تۄہہِ ہیٚکوا پَنُن ہَہ ایڈرَس سوزِتھ مےٚ حظ یوٚتَن مےٚ یُن چھُ اَدٕ حظ چَلو حظ کِہیٖنۍ حظ پَرواے پَگہہ نہٕ کینٛہہ کٲلۍ کٮ۪تھ ییٚمہٕ ساتَن تُہۍ فِرٛی ٲسِو اَسہِ مہ چھِ کٲشِر پٲٹھۍ رۄپیَن ژتجی ہَن ساسَن سودہ کَرُن یہِ گژھِ لَچھَس ڈۄڑَس لَچھَس سودہ لگ بگ چَلو کینٛہہ چھُنہٕ پَرواے حظ کینٛہہ چھُنہٕ پَرواے چَلو مہربٲنی مہربٲنی اسَلام